کیٚنٛہہ دوہ برٛونٛٹھ اوس مےٚ بیٚنہِ خانٛدَر تہٕ پیٚنٹ اَننہِ گووَس بہٕ کۅلگوم تَتہِ چھُ اکھ ناماوَر شو روٗم اَسہِ ییٚتہِ مےٚ یہِ پیٚنٹہٕ اوٚن تَتیٚن آو مےٚ یہِ پیٚنٹہٕ پَسَنٛد تہٕ یُتھُے بہٕ گَرٕ ووتُس گَرِ کٔر مےٚ امہِ پیٚنٹِچ کالٹی چیک کالٹی ٲسۍ امِچ واریاہ اصٕل حَدٕ کھۄتہٕ زیادٕ اصٕل کالٹی اصٕل آسنَس سۭتۍ سۭتۍ یُس امیُک لُک اوس یُس امیُک میٚٹیٖریل اوس ہر کُنہِ ایٚنٛگلہٕ اوس یہِ اصٕل پیٚنٛٹ یہِ اوس کَمفٲٹیبٕل یہِ اوس گُڈ لُکِنٛٛگ ہَر کانٛہہ خا خٲصیت ٲسۍ یتھ پیٚنٹَس مَنٛز مےٚ یوت نہٕ کیٚنٛہہ میٛانیٚو گَرِکیٚو کٔرۍ امہِ پیٚنٹٕکۍ تٲریف میاٛنیٚو دوستَو کٔرۍ امہِ گَرِ پیٚنٹٕکۍ تٲریف دوٚپُکھ پیٚنٹہٕ چھُ واریاہ اصٕل تہٕ ییٚمہِ پیٚنٹٕچ خٲصیت یۅس چھِ یۅس مےٚ بَڈٕ اصٕل بَڈٕ پَسَنٛد آے سُہ چھُ یہِ یہِ چھُ ہَر کُنہِ چیٖزَس سۭتۍ لُک دِوان چاہے تُہۍ ٹی شٲٹ لٲگِو اتھ سۭتۍ چاہے تُہۍ شٲٹ لٲگِو اتھ سۭتۍ لُک چھُ یہِ دِوان بیٚیہِ چھِ یہِ واریاہ کَمفٲٹیبٕل یُس امیُک میٚٹیٖریل چھُ چھَلنہٕ پَتہٕ تہِ روٗد یہِ سیم یُتھ مےٚ یہِ اوٚنمُت اوس گوٚو اگر أسۍ وُچھو اوٗوَر آل اوس یہِ پیٚنٹ اصلٕے تِکیٛازِ اَزکَل چھِ یِژھ کالٹی واریاہ کَم پرٛوڈَکٹَن مَنٛز میلان یِژھ مےٚ یتھ پیٚنٹَس مَنٛز میلے